السلام علیکُم جِناب ٹھیٖک چھُو حظ تُہۍ چھُو نہ حظ فاروق احمد ییٚمِس نووا گٲڑی چھِ حظ بہٕ حظ چھُس سُے یُس صُبحن ساقِب صٲب یُس تۄہہِ سۭتۍ گاڑِ منٛز کھَژیاو اِیَرپوٹ پٮ۪ٹھ حظ یُس تۄہہِ کۄلگامہِ کَریاوٕ حظ ڈرٛاپ نَہ حظ جناب مےٚ حظ گٔیاو اَتھ مےٚ تھایاو تُہُنٛدِس ڈیشَس پٮ۪ٹھ فون لٲگِتھ حظ بیٚیہِ حظ اوس بیگ اَکھ چھَتَس پٮ۪ٹھ تِم گٔے مےٚ حظ دۄنوے چیٖز مٔشتٕے بہٕ اوسُس تمہِ ساتہٕ واریاہ حظ تھوٚکمُت مگر وۄنۍ چھُس بہٕ تۄہہِ گُزٲرِش کَران اَگر تۄہہِ نِش یہِ فون چھُ حظ یہِ سوزۍ تو کٲنٛسہِ گاڑِ وٲلِس اَتھِ کھنبَل پوینٹَس پٮ۪ٹھ بہٕ حظ دِمہٕ ہا تٔمِس پنٕنۍ پونٛسہٕ ہَن تہِ نَتہٕ اَگر تۄہہِ حظ گُزٲرِش گَژھوٕ تُہۍ تھایتوہن یہِ پنٛنِس ٹرٛانسپوٹ ایٚجَنسی پٮ۪ٹھ یۄس تۄہہِ حظ بَٹہٕ مالنہِ چھَو بہٕ حظ یِمہٕ صُبحن تیٚلہِ بہٕ رَٹہٕ ہا نہٕ حظ پانَے اَتہِ نَتہٕ اَتھ منٛز حظ چھِ مےٚ اَتھ بیگَس منٛز واریاہ اَصٕل ڈاکمیٚنٛٹ یِم ضرورَت چھِ مےٚ حظ تہٕ صُبحن ووتُس بہٕ تیٚلہِ رَٹہٕ ہا بہٕ یہِ حظ گٔے تُہُنٛد مہربٲنی